بہٕ چھُس چاہان یُس اٮ۪سٹرٛونامی چھِ پنٛنِس کیریَرَس منٛز اَنُن تِکیٛازِکہِ یُس اَمِچ سٹَڈی چھِ سُہ چھِ اِنٹرٛسٹِنٛگ بیٚیہِ چھِ سُہ تھوڑا ڈِفکَلٹ سٹَڈی اگر بہٕ ہٮ۪کہٕ سُہ سٹَڈی کٔرِتھ سُہ چھِ واریاہ اَصٕل میٛانہِ خٲطرٕ تِکیٛاہ بیٚیہِ چھِ مےٚ شوق واریاہ یُنِوٲرس سَمٕجنُک یُنِوٲرس پَرنُک مےٚ چھِ واریاہ نالیج اَمہِ متعلق تہٕ بہٕ چھُس چاہان پَنُن یُس اٮ۪سٹرٛانامی چھِ یہِ چھُس بہٕ چاہان کیریَر بَناوُن اگر بہٕ ہاے ہاے اَتھ متعلق پَرٕ بہٕ ہٮ۪کہٕ یہِ کیریَر بنٲیِتھ